کیٚنٛہہ مشہوٗر کھیلہٕ یِم ہنٛدوستانَس منٛز چھِ تِمو منٛز چھِ یِوان کِرٛکٹ فُٹ بال ہاکی والۍ بال تہٕ ریسلِنٛگ تہِ سارِوٕے کھۅتہٕ زیادٕ چھُ یِمو منٛز ہنٛدوستانَس منٛز یِوان کرٛکٹس دِلچسپی دِنہٕ تہٕ کِرٛکٹ چھُ یوان سراہنہٕ سارِوٕے کھۅتہٕ زیٛادٕ کیٚنٛہہ مشہوٗر کِرٛکٹ گِنٛدن وٲلۍ کھِلٲڑۍ یم ہنٛدوستانس منٛز چھِ تَتھ منٛز چھِ یِوان ناو ہٮ۪نہِ سٔچِن ٹینڈولَکر یُس زَن ماسٹر بُلاسٹر چھِ یا سورو گانٛگوٗلی راہُل ڈرٛیوِڈ اوس برٛونٛہہ کالہِ سُنیٖل گواسکر أسۍ تہٕ أزۍکِس دورس منٛز یِم کِرٛکٹس منٛز کیٚنٛہہ واریاہ مشہوٗر کھِلٲڑۍ چھِ تتَھ منٛز چھِ مہیندر سِنگھ دونی چھِ یا زَن وِراٹھ کوہلی چھُ تہٕ یِم چھِ واریاہ مشہوٗر أزۍکِس دورس منٛز یِم کِرٛکٹر اَمہِ وَرٲے چھِ بیٚیہِ تہِ کیٚنٛہہ کھیلہِ یِوان گِنٛدنہٕ کیٚنٛہہ لوکل کھیلِہٕ ہنٛدوستانس منٛز یِتھٕ پٲٹھۍ زن کبڈی چھِ کھوٗ کھوٗ چھُ چیس چھِ مگر بٔڈِس أکِس پیمانس پٮ۪ٹھ چھُ یِوان زیادٕ کِرکٹٕے گِنٛدنہٕ تہٕ کِرٛکٹ چھُ واریاہ زیٛادٕ مشہوٗر باقِیَن یہِ کٲنٛسہِ ہمساے مُلکس سٍتۍ یِتھٕ پٲٹھۍ زَن پاکِستانس سۭتۍ اوس لگان یہِ اوس واریاہ دِلچسپ بنان یہِ میچ ہنٛدوستانس منٛز ٲس ہر کانٛہہ گرَس گرَس منٛز ٹی وی یَس سۭتۍ روزان تاکہِ أسۍ وُچھَو یہِ میچ